اَسَلامُ علیکُم بہٕ چھُس سٲہیل خان بہٕ چھُس ضِلع کُپوارِ پٮ۪ٹھ مےٚ اوس مستٕچ واریاہ تنٛگی تہٕ مےٚ اوس مَس نیٖرِتھ ژَلان وٕنۍ اوس واریاہ مَس واریاہ کَم مَس بَچامُت مےٚ کَرے مَستَس واریاہ علاج مگر سورُے روٗد بے سوٗد مےٚ کَرے واریاہ ادوِیات استعمال مگر تمہِ سۭتۍ ووت نہٕ مےٚ کہن تہِ فٲیدٕ تمہِ پتہٕ کَراو مےٚ تُہُنٛد پرٛوڈَکٹ استعمال تہٕ امہِ سۭتۍ وٲژاو مےٚ سہوٗلِیت مَستَس گۄڈنیُک کوٚرُس ختم کٔرِتھ باسیٛو مےٚ واریاہ اَصٕل نتیٖج تہٕ مےٚ منٛگنو یہِ پرٛوڈَکٹ بیٚیہِ یہِ پرٛوڈَکٹ اوس گۄ نِش زیادٕ دروٚگ مگر اَمِکۍ اَثَر اوس نہٕ ٹھیٖک کِہیٖنۍ ییٚمہِ پرٛوڈَکٹٕچ پٮ۪کیجِنٛگ ٲس اَصٕل بیٚیہِ گوٚو دٔستِیاب تہِ وَقتَس پٮ۪ٹھ مگر یُس اُمیٖد مےٚ یتھ پرٛوڈَکٹَس پٮ۪ٹھ ٲس تیُتھ گوٚو نہٕ کِہیٖنۍ اُلٹہٕ کوٚر مےٚ أمۍ پرٛوڈَکٹَن دِل نا خوش یُس فرق گۄڈنِکۍ پرٛوڈَکٹ سۭتۍ وٲژ تِم فٲیدٕ آے نہٕ مےٚ ییٚمہِ پرٛوڈَکٹ سۭتۍ کیٚنٛہہ ایٚمۍ پروڈَکٹَن کوٚر الٹہٕ خرٲبی میٲنِس مستَس یَتھ پرٛوڈَکٹَس یِم کٔمی چھِ أمۍ پَزنو تۄہہِ دوٗر کَرنۍ تاکہِ باقی خٔریٖدارَن گژھِ نہٕ خرٲبی کِہیٖنۍ بیٚیہِ گژھِ نہٕ اَمہِ پرٛوڈَکٹُک ناو خراب کینٛہہ یُس ناو أمۍ بنومُت اوس گۄڈنٮ۪تھ باقی چھُ مےٚ یہِ اُمید تُہۍ کٔرِو جلدی یہِ مَسلہٕ حل تاکہِ ایٚمہِ پرٛوڈَکٹُک ناو گَژھِ نہٕ خراب کِہیٖنۍ تہٕ یہِ روزِ گۄڈنِکۍ پٲٹھۍ بیٚیہِ اَصٕل پٲٹھۍ چَلان تہٕ لوٗکَن فٲیدٕ واتناوان بیٚیہِ روزِ میَسر تہِ اَصٕل دامَس پٮ۪ٹھ